سیُن رَننہٕ خٲطرٕ اگر نہٕ اَسہِ مَرژٕوانٛگَن چھِ اؠویلیبٕل آسان أسۍ چھِ تَتھ منٛز مَرٕژ تہِ استعمال ہؠکان کٔرِتھ یا شونٛٹھ چھِ ہؠکان استعمال کٔرِتھ تَمہِ باد اگر نہٕ اَسہِ لیدٕر آسہِ تہٕ لیدٕر چھےٚ نہٕ أسۍ تہِ لیدٕرِ بَدَل تہِ ہیٚکو أسۍ شونٛٹھ تَتھ ایڈ کٔرِتھ تہٕ لیدرِ ہٕنٛز کمی ہیٚکہِ تَمہِ سۭتۍ تہِ دوٗر گٔژھِتھ تمہِ پَتہٕ چھِ أسۍ کھنڈ اگر نہٕ آسہِ چایہِ خٲطرٕ اگر نہٕ کھَنٛڈ آسہِ اؠویلیبٕل أسۍ ہؠکو نا بد تَتھ ترٛٲوِتھ تہٕ کھنٛڈٕچۍ کٔمی ہیٚکہِ تَمہِ ساتہٕ دوٗر گٔژھِتھ اگر نہٕ کُنہِ ساتہٕ چاے چھِ آسان لیپٹَن چاے چھِ آسان تہٕ أسۍ چھِ تَمہِ خٲطرٕ ٲلہٕ تَتھ ترٛاوان تہٕ أسۍ چھِ ہؠکان تَتھ دۄد کہو بنٲوِتھ تہٕ سُہ تہِ چھِ أسۍ ہؠکان لیپٹین چایہِ بدلہٕ چٮ۪تھ سُہ تہِ چھُ واریاہ اِیٖزی گژھان تہٕ تَمہِ بعد اگر نہٕ ژیٹہٕ ہاکَس خٲطرٕ یہِ پھؠکھ آسہِ تَتھ ہؠکو أسۍ نیٖل مَرژٕوانٛگَن تہِ وارِ منٛز أنِتھ تہٕ تِم ترٛٲوِتھ تہٕ تَمہِ سۭتۍ تہِ ہیٚکہِ سُہ سیُن ٹھیٖک گٔژھِتھ تَمہِ باد چھِ أسۍ چھِ گَرَم مصالہٕ سِنِس تراوان اگر نہٕ سُہ آسہِ أسۍ چھِ ہؠکان نارمٔلی لیدٕر مَرژوانگن لیدٕر نوٗن تیٖل ترٲوِتھ تہٕ تَمہِ سۭتۍ تہِ چھُ ہؠکان سون سیُن ٹھیٖک گٔژھِتھ تہٕ ہُمِچ تیٖژاہ نیٖڈ چھےٚ نہٕ روزان کینٛہہ ہُمِچ ضروٗرت چھےٚ نہٕ روزان کینٛہہ پَنُن ٹیسٹ چھُ برابر تَتھ سِنِس یِوان یِتھٕے کٲٹھۍ چھِ أسۍ باقٕے چیٖز اگر نہٕ آسان ایویلیبٕل رَننہٕ خٲطرٕ تہٕ أسۍ چھِ تَتھ منٛز باقٕے چیٖز ایڈ کَران ییٚمہِ سۭتۍ سُہ سٲنۍ کٔمی چھِ دوٗر گژھان